بہٕ چھَس اَکھ کٲشِر کوٗر تہٕ کٲشِر زَبان چھِ میٛٲنۍ پہچان یور تہِ بہٕ گژھان چھَس بہٕ چھَس یِوان میٛانہِ کٲشِر زبانہِ سۭتی پرٛٮ۪زناونہِ کٲشِر زبان سۭتی چھِ سون کشمیٖریَت زِندٕ روزان تہٕ اَسہِ پزِ کٲشِر زبان واریاہ کھۄتہٕ واریاہ پرٛموٹ کرٕنۍ